واریاہ چھِ تِم چیٖز یِم زَن بہٕ پننِس ڈایٹس منٛز ایٚوایِڈ چھُس کران تاکہِ مےٚ روزِ پَنٕنۍ فِزِکل فِٹنؠس قٲیِم مَثلن فاسٹ فُڈس یا کولڈ ڈرٛنٛکٕس یا فَیٹِی یِم تہِ چیٖز چھِ تِم چھُس بہٕ زِ واریاہ کم کھیٚوان تاکہِ میٲنۍ فِزِکَل فِٹنؠس یۄس زَن چھِ سۄ روزِ میٚنٹَین